میٲنۍ پراوُڈ ایٚٹی أچیٖومنٛٹ چھےٚ یہِ کہِ مےٚ چھِ بٔہمہِ جَمٲژ مَنٛز أنمٕتۍ پانٛژھ نَمَتھ پٔرٚسنٹیج مارکٕس میٲنٛۍ پراوُڈیٚسٹ أچیٖومنٛٹ چھِ زِندٕگی منٛز یِہے